مےٚ چھُ یوٗز کوٚرمُت گوٗگٕل میٖٹ یہِ گوٚو گوٗگٕل میٖٹ گوٚو سٹاٹ ییٚلہِ کووِڈ گوٚو کووِڈَس منٛز ٲسۍ سٲری پنٛنہِ پنٛنہِ گَرِ بَنٛد کٕہۭنۍ اوس نہٕ ہٮ۪کان سکوٗل گٔژھِتھ یا آفِس گٔژھِتھ پَرنہٕ خٲطرٕ یا پَنٕنۍ کٲم کَرنہٕ خٲطرٕ تہٕ تَمہِ وِزِ اوس آمُت گوٗگٕل میٖٹ یَتھ پٮ۪ٹھ کانفرٛؠنٕس ٲسۍ گَژھان آنلاین یا أسۍ یہِ وَنو کہِ رِموٹلی ٲسۍ گژھان کٕلاسِز ٲسۍ لَگان آنلایِن آفِس ٲسۍ آنلایِن چَلان سٲری یہِ چھِ واریاہ اَصٕل یوٗزفُل چیٖز اِنسان اَگَر کُنہِ تہِ جایہِ آسہِ سُہ ہیٚکہِ کُنہِ تہِ جایہِ پٮ۪ٹھ کُنہِ تہِ وِزِ میٖٹِنٛگ ایٚٹینٛڈ کٔرِتھ یا کٕلاس ایٚٹینٛڈ کٔرِتھ یا کانٛہہ تہِ چیٖز ایٚگزام ٲسۍ گَژھان کووِڈ کٮ۪ن دۄہَن یا وٕنہِ تہِ چھِ واریاہ یِتھ کٔٹھۍ رِموٹ جابٕس یُس آنلایِن چھِ گَرِ پٮ۪ٹھ یِوان کَرنہٕ ٹایِم کَنزیٛوٗمِنٛگ چھُ یہِ واریاہ زیادٕ اَسہِ چھُنہٕ پٮ۪وان واتُن تَتھ جایہِ پٮ۪ٹھ کہِ میٖٹِنٛگ کَرو یا سکوٗل کٕلاسٕز دِمو اٮ۪کزام دِمو آز کَل چھُ سورُے آنلایِن گژھان یہِ چھُ واریاہ ہیلپفُل اَسہِ خٲطرٕ مگر اتھ سۭتۍ سۭتۍ چھِ اتھ واریاہ پرٛابلِمٕز تہِ سُہ چھُ یہِ کہِ اِنٹرنیٹ سپیٖڈ گوٚژھ اَتھ آسُن واریاہ زیادٕ اصل اِنٹرنٮ۪ٹ آسہِ نہٕ تہٕ یہِ چلہِ نہٕ کِہیٖنۍ اِنٹَرنٮ۪ٹ آسہِ ویٖک تہٕ اَتھ چھِ آواز برٛیک ڈاوُن گژھان اَتھ چھِ آواز پھٕٹان یا پِکچَر کالٹی چھِ اَتھ خراب گژھان تہٕ تَمہِ حِساب باسیو نہٕ مےٚ یہِ تیوٗتاہ فیوٗزِبٕل کینٛہہ فیٖزِبٕل کینٛہہ تہٕ بیٚیہِ چھِ اَتھ یہِ مَسلہٕ کہِ اَتھ گوٚژھ آسُن فون لایک ییٚلہِ کووِڈ اوس لۄکٹٮ۪ن لۄکٹٮ۪ن شُرٮ۪ن پیوٚو موبایِل فون دیُن اٮ۪نڈرٛایڈ فونٕز دِنۍ ٹیبٕز دِنۍ لیپٹاپٕس دِنۍ یُس تہِ تِمَن خٲطرٕ بِلکُل تہِ ٹھیٖک چھُ کِہیٖنۍ شُرۍ ٲسۍ نہٕ آسان ایٚٹٮ۪نٹِو کٕلاسَس منٛز کینٛہہ یا ایٚکزام اوس تَتھ منٛز ٲس چیٖٹِنٛگ گژھان واریاہ زیادٕ تہٕ سُہ اوس اَتھ منٛز واریاہ پرٛابلم بیٚیہِ کوٚر شُرٮ۪ن گوٚو زیادٕ پَتہٕ موبایِل فونَن کُن أچھ چھِ خراب گژھان بیٚیہِ لۄکٕٹۍ لۄکٕٹۍ شُرۍ یِم چھِ اورٕ یورٕ ویٖڈیوز تہِ ہٮ۪کان وٕچھِتھ مگر بِکاز آنلاین اوس آسان کٕلاس یا ایٚکزام اوس آسان سارنِیَن شُرٮ۪ن پیوٚو کینٛہہ ٲسۍ نہٕ ہٮ۪کان ایٚفٲڈ کٔرِتھ کینٛہہ تہِ تِمَن تہِ پیوٚو اَنُن کُنہِ تہِ حالتَس منٛز فون کیٛازِکہِ آنلاین کٕلا ایٚجُکیشَن پرٛابلِم چھِ کہِ ایٚجُکیشَن گوٚژھ نہٕ گژھُن مِس گوٚژھ نہٕ گژھُن کینٛہہ تہٕ تَمہِ موٗجوٗب اوس پٮ۪وان پَتہٕ تِمَن فون تہِ اَنُن اِنٹَرنٮ۪ٹ کَنٮ۪کشَن تہِ دیُن تہٕ شُرۍ ٲسۍ مِسیوٗز تہِ کَران کینٛہہ شُرۍ ٲسۍ نہٕ کَران بَٹ موسٹ آف دَ سٹوٗڈَنٛٹ ٲسۍ مِسیوٗز کَران تِمَن چیٖزَن ہُنٛد یہِ اَتھ منٛز چھُ یہِ چھُ یوٗزفُل تہِ واریاہ زیادٕ بَٹ اَتھ منٛز چھِ ڈِس ایٚڈوٮ۪نٹیجِز تہِ واریاہ